ہٮ۪لو السلام علیکُم اَہن حظ تُہۍ چھُو حظ ٹھیٖک یہِ چھِ حظ میٖٹ شاپ وٲلۍ چھُو حظ تُہی اَہن حظ مےٚ حظ دیُت ٹایسَنَن تُہُنٛد نمبر تُہۍ چھُو مطلب یہِ ہَر ٹایپُک ماز کٕنان مطلب باڈ ماز تہِ تہٕ کَٹہٕ ماز تہِ اَسہِ حظ چھِ کَٹہٕ ماز ضوٚرَتھ اَسہِ چھِ گَرِ تھوڑا فنٛگشَن مطلب اَسہِ پیوٚ تھوڑا ماز پَرٕ اَسہِ چھِ پگاہ بیٚیہِ ماز تہِ ضوٚرَتھ تہٕ مگر تامَتھ چھِ اَسہِ تھوڑا ضوٚرَتھ یہِ اَسہِ اوس ضوٚرَتھ کَٹہٕ ماز سَتھ کِلوٗ تُہۍ ؤنِو بنیٛاہ سَتھ کِلوٗ ریٹ کیٛاہ چھُو تُہۍ دِوان کِلوٗ ترٛےٚ ہَتھ ریٹ چھِ سیمٕے تہٕ مطلب تھوڑا مَہ گژھِ کَم وَم کیٚنٛہہ وَل حظ ٹھیٖک حظ چھِ مگر اَکھ چیٖز چھِ بہٕ ہٮ۪کہٕ نہٕ دُکانَس پٮ۪ٹھ یَتھ کیٚنٛہہ أسۍ چھِ تھوڑا دوٗر روزان ہوم ڈِلِوری ہیٚکیٛاہ گٔژھِتھ أسۍ حظ چھِ یَتہِ روزان پانٛژھ شےٚ کِلوٗ میٖٹر دوٗرِ ییٚتٮ۪تھ منٛزٕ گام مطلب کہِ حظ ہوم ڈِلِوری گژھِ نہٕ حظ تۄہہِ حظ ٲسوٕ اوترٕ کٔرمٕژ أکِس خانٛدرَس مںٛز ہوم ڈِلِؤری ہیٚکہِ نہٕ حظ کہِ حظ اَسہِ گژھِ نہٕ حظ ہوم ڈِلِؤری کیٚنٛہہ أسۍ حظ دِمو پونٛسہٕ تیٚلہِ اٮ۪کٕسٹرٛا اگر تُہۍ مطلب ہوم ڈِلِؤری کٔرِو یہِ یہِ یِم حظ چھِ مطلب ماز واز مہٕ حظ نِمو زیاد تہٕ أتی کٔرِو اَکے ساتہٕ تیٚلہِ ہوم ڈِلِؤری تُہۍ چھُو دَپان آز تیٚلہِ نِمو أسۍ سورُے اَکے ساتہٕ ٹھیٖک حظ چھِ ہوم ڈِلِؤری گژھِ سُہٕ کٔژِ بَجہِ تام واتہِ تیٚلہِ مطلب اگر وٕنۍ کرو آڈر واتہِ کٔژِ بَجہِ زٕ گٲنٛٹہٕ حظ تھوڑا ہیٚکِو حظ تُہۍ جلدی کٔرِتھ وۄنۍ اگر تُہۍ سونُے آڈر کٔرِو زیادٕ أسۍ دِمو تَتھ تہِ اٮ۪کٕسٹرٛا پونٛسہٕ اَسہِ چھِ تھوڑا جلدی مطلب گٲنٛٹَس منٛز گژھِ سُہ یور واتُن مطلب زٕ گٲنٛٹہٕ لَگن وَلہٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ أسۍ حظ کَرو تھوڑا اٮ۪ڈجٮ۪سٹ مگر یہِ تُہۍ ؤنِو مےٚ اٮ۪کٕسٹرٛا کوٗتاہ پیٚیہِ اَسہِ دیُن اَکھ گوٚو مازُک مازٕکۍ سَتھ کِلوٗ چھِ اَسہِ نِنۍ تِم گٔے ترٛےٚ ہَتھ تِم کوتاہ حظ چھِ گژھان سُہ کوتاہ حظ چھِ ٹوٹَل یِوان یہِ چھِ حظ یِوان زٕ ترٛےٚ ساس تام چھِس یِوان اَکہٕ وُہ شَتھ چھِ حظ یِوان بیٚیہِ اٮ۪کٕسٹرٛا کوٗتاہ چھِ دیُن ڈِلِؤری چارجِز کوٗتاہ چھِ اٮ۪کٕسٹرٛا دیُن برابد حظ چھِ دَہ تام دَہ تام حظ آسَن برابد مطلب یِم حظ چھِ برابر مین مارکیٹَس منٛز تَمۍ علاو چھِ پَتہٕ یُن تھوڑا تَوَے دَہ حظ دَہ دَہ ٹھیٖک حظ چھِ ییٚکیٛاہ وٕنۍ حظ وٕنۍ ٹھیٖک حظ چھُ وٕنۍ آدٕ حظ اَدٕ حظ